أسۍ چھِ باغبانَس نِش جانکٲری کَران حٲصِل تاکہِ سٲنۍ کُلۍ روزَن صحت منٛد تاکہِ سٲنۍ کُلۍ روزَن کُنہِ بٮ۪مارِ نِش دوٗر واریاہ ہاٹیٖکَلچَرٕکۍ مُلٲزِم چھِ مُلٲزمَن سۭتۍ رٲبطہٕ کٔرِتھ چھِ أسۍ پنٛنٮ۪ن کُلٮ۪ن ہُنٛد حال زانان تہِ تِمَن چھِ تمے قٕسمُک دَوا تمے قٕسمٕچ کھاد أسۍ دِوان ییٚمہِ سۭتۍ تِم کُنہِ بٮ۪مارِ نِش مُفیٖد روزان تہٕ تِہُنٛد تِمَن پٮ۪ٹھ یُس میوٕ وۄپدِ تِہُنٛد فَصٕل سُہ روزِ تازٕ تہٕ صاف سٲنِس گَرَس منٛز چھِ ہاٹیٖکَلچَر مُلٲزِمَن سۭتۍ رٲبطہٕ کَرنہٕ یِوان تہٕ تِم چھِ سانٮ۪ن کُلٮ۪ن ہُنٛد حال زٲنِتھ اَسہِ مشوَرٕ دِوان زِ کۄس کھاد لَگہِ یِمَن کۄس دَوا چھیٚکیوٗ یِمَن تاکہِ یِم دِنۍ اَصٕل میوٕ تازٕ میوٕ تہٕ کُنہِ بٮ۪مارِ روٚستُے میوٕ